اگر بہٕ کیٚنٛژَن خاص تٲریٖخَن ہِنٛز کَتھ کَرٕ یمو منٛز زَنہ گۄڈنٮ۪تھے چھُ یِوان ٲٹھ مارچ مَناونہٕ دُنیٲوی طور چھِ یِوان زَنٮ۪ن ہُنٛد اَکھ خاص دۄہ مَناونہٕ اِتھے پٲٹھی چھُ گۄڈنیُک مے یُس یِوان چھُ مٔزدوٗرَن ہُنٛد دۄہ ماننہٕ اَتھےٕ پٲٹھی چھُ اَکترٛہ مے یُس یِوان چھُ دُنیاہَس منٛز مہ مَناونہٕ احتِجاج کِرنہٕ کَتھ خٲطرٕ تَمٲکِس خٕلاف نَشس خٕلاف یُس گَژَھان چھُ وٕرلڈٕ نو تَباکوٗ ڈے اِتھے پٲٹھۍ چھُ سَتوٚوُہ سٮ۪پٹٮ۪مبَر یُس مناونہٕ چھُ یِوان سُہ چُھ یِوان مَناونہٕ دُنیٲوی ٹوٗرِزم ڈے ٹوٗرِزمَس خٲطرٕ سِیاحَن خٲطرٕ یُس ڈے دۄہ چھُ یِوان مناونہٕ سُہ چھُ آسان سَتوٚوُہ سٮ۪پٹٮ۪مبَر اِتھے پٲٹھۍ چھُ پَنٛدَہ اَگَست یُس یِوان مناونہٕ چھُ آزٲدی ہُنٛد دۄہ ہِندُستانَس منٛز سٲنِس